وعلیکُم سلام ٹھیٖک چھُو حظ اَہَن حظ مےٚ حظ اَنے گٲڑۍ یہِ کیٛاہ ؤری برٛونٛٹھ اَتھ حظ سٔروِس کَرٕنۍ گٲمٕژ مٔشتھٕے یہِ حظ چھِ پٔچمٕژ شیٹھ شیٹھ ساس کِلوٗ میٖٹَر اَتھ حظ کٔر پَتہٕ مگر لیٹ سٔروِس وۅنۍ وۅنۍ اوسُس بہٕ اوترٕ گوٚمُت جوٚم اورٕ پَکان پَکان یِتھُے بہٕ آوُس اَتھ اَتھ گوٚو اَکھ پَنٛچَر پَتہٕ یِتھُے مےٚ یہِ سِٹیٚفنی پٮ۪ٹھ چلو اَتھ بیٖٚٹھ شاکَر تہِ بیٚیہِ چھُ یہِ مُبلیل راوٕراوان بیٚیہِ چھِ یہِ بیٚیہِ چھِ مایلیج دِوان واریاہ کَم یہِ مےٚ ؤنِو حظ یُس یہِ شاکَر چھُنہٕ حظ اَتھ بیٛوٗٹھمُت مطلب یہِ چھُ یہِ اَگر سُپیٖڈ برٛیکَر پٮ۪ٹھ نِمہون یہِ چھُ واریاہ جَٹکہٕ دِوان تَتھ کیٛاہ پرٛابلِم چھِ اَتھ یہِ حظ چھِ یہِ مٔہندرا سُکارپِیو کیٚنٛہہ نہَ حظ چھُنہٕ پۅنٛسن حظ نہَ چھَنہٕ ٹٮ۪نشَن یہِ حظ چھِ نٔوٕے أنۍمٕژ مےٚ ؤنِو مطلب وُچھ اَتھ چھِ یہِ شاکَر بیٹھۍمٕتۍ

ٹھیٖک حظ چھُ بیٚیہِ حظ چھِ مطلب یہِ پَکان پَکان اِنجَن واریاہ آواز کَران بیٚیہِ چھِ یہِ اوٚوَر ہیٖٹ گژھان واریاہ زیادٕ اَہَن حظ آ کَلٕچ کَلٕچ تہِ چھِ یہِ چھِ واریاہ لیٹ کَلٕچ دِوان ریٚپ ریسپانٕس سُہ تہِ دٔج اَتھ اوترٕ یِتھُے بہٕ اوترٕ اصٕلی گوٚو اَتھ کیٛاہ پرٛابلِم یُس بہٕ اوسُس اوترٕ جیٚمۍ کِنۍ پَکان تَتہِ آیہِ پٔژھۍ ٲسِتھ مےٚ مےٚ نِی جلدی جلدی منٛز یہِ برٛونٛٹھ تہٕ یہِ آیہِ بُتھِ کَنہِ ڈِوایڈرس ٹھاسنہٕ اَہَن حظ یہِ اَتھ حظ چھِ واریاہ پرٛابلِم اَتھ چھِ یہِ ڈیٚنٹِنٛگ وٮ۪نٹِنٛگ تہِ کَرناوٕنۍ اَتھ حظ چھُ کِرٛہُن تہٕ مگر یِم اَتھ تَل اوٚوَر بی ایم چھِ تِم چھِ گرٛے کۭژَن دۄہَن حظ چھِ توتہِ اَتہِ گٲڑۍ تھاوٕنۍ اَتھ کٔژ دۄہ لَگَن مےٚ ؤنِو مطلب کاسٹ کوتاہ یِیہِ پَتہٕ سیوَنٹی ٹوٗ حظ ٹھیٖک حظ چھُ بیٚیہِ چھِ اَتھ یہِ کیٛاہ وَنان سُپیٖکَر وُِپیٖکَر چھِنہٕ حظ تِم چھِو حظ تُہۍ لاگان ٹھیٖک حظ چھُ تیٚلہِ سُہ تہِ لاگناوَن ٹھیٖک حظ چھُ تیٚلہِ حظ گوٚو ٹھیٖک بِہِو حظ ٹھیٖک حظ چھُ